یِتھ کَنۍ زَن سارِنٕے چھِ آسان پَنُن پسنٛدیٖدہ سَبجَکٹ چھِ آسان ہر کٲنٛسہِ بَچَس یا کٲنٛسہِ تہِ ہٮ۪کہِ ٲسِتھ تہٕ یِتھے کَنۍ چھِ مےٚ تہِ چھُ اَکھ پسنٛدیٖدہ سَبجَکٹ سُہ چھُ میتھٕز میتھٕز چھِ مےٚ واریاہ خۄش کران تِکیٛازِ اَتھ منٛز چھَس بہٕ واریاہ اَصٕل پکان مطلب یہِ چھِ مےٚ اَصٕل پٲٹھۍ تران ٹیٖچرٕ سُنٛد سَمٛجھ تہٕ ٹیٖچَر تہِ چھِ واریاہ اصٕل پٲٹھۍ پَرناوان امہِ موجوٗب چھِ مےٚ میتھ تھوڑا زیادٕ پہم اَتھ سۭتۍ چھِ مےٚ دِلچَسپی اَتھ سۭتۍ چھِ مےٚ زَن دلی لگاو تِکیٛازِ یِم کوسچنٕز اگر کیٚنٛہہ تہِ آسہِ یِم چھِ مےٚ تگان اصٕل پٲٹھۍ میتھَس منٛز چھِ مےٚ سورٕے کیٚنٛہہ تگان پانے یہِ چھِ مےٚ گژھان مطلب واریاہ چھُ مےٚ یہِ خۄش گژھان مےٚ چھِ یہِ باسان سہل سَبجَکٹ اَڈٮ۪ن شُرٮ۪ن چھُ میتھ کھران مگر مےٚ چھُ یہِ خۄش گژھان تِکیٛازِ یہِ چھُ مےٚ باسان واریاہ سہل سَبجَکٹ اَتھ منٛز چھِ مےٚ ہر کانٛہہ کوسچن تگان بیٚیہِ میٚتھَس منٛز چھِ مےٚ یہِ یِمَن مطلب نمبرِنگ بیترِ چھےٚ اَتہِ چھِ آسان نمبٲرٕس اَتھ چھُنہٕ پیٚوان یاد بیترِ تہِ کَرُن کیٚنٛہہ اَتھ چھِ صِرف ییٖژ پرکٹِس کرو تہٕ یہِ چھُ گژھان تیوٗت ٹھیٖک ہُمَن سَبجَکٹَن چھِ یاد پیٚوان کَرُن تہٕ امہِ موجوٗب تِم تہِ چھِ فیورِٹ مگر زیادٕ پہن چھِ مےٚ میٚتھٕے نہ چھُ اَتھ یاد پیٚوان کَرُن نہ کیٚنٛہہ یہِ چھِ مےٚ باسان واریاہ واریاہ سہل سَبجَکٹ أمے موجوٗب چھُ مےٚ یہِ خۄش کران